آ سٲنِس ایرِیاہَس منٛز چھِنہٕ وٕنہِ تیوٗت ٹوٗرِسٹ کینٛہہ حالانکہ اَکھ زٕ جاے چھِ فار ایکزامپٕل گُریز سُہ چھُ ریٖسَنٹلی تور لوٚگ ٹوٗرِزَمَن ہُنٛد ٹوٗرِسٹُک رَش واریاہ گژھنہِ تَتہِ چھِ کینٛہہ رِزاٹٕز تَتہِ چھِ کینٛہہ ہوم سٹیز یِم ہوم سٹیز چھِ پرٛوایڈ کَران لایک ایچ اے رِزاٹ چھِ یا باقٕے رِزاٹ چھِ ایٚمہِ علاوٕ چھِ أسۍ تِم کہِ تہِ چھِ تَتہِ چھِ اَکھ رِزاٹ یا اَکھ جاے چھِ اَسہِ ییٚتٮ۪س بیٚہوان چھِ حالانکہ تَتہِ چھَنہٕ رِزاٹ کہِ کِہیٖنۍ تَتہِ چھِنہٕ ہوم سِٹے کینٛہہ بٹ تَتِکۍ لوٗکھ چھِ تِتھ اگر تور کانٛہہ ٹوٗرِسٹ کانٛہہ سیاح تور آسہِ تِم چھِ تِمَن فِرٛی سِٹے کَرناوان تہٕ تِم چھِ تِمَن جارٕج وارٕج تہِ کَران کِہیٖنۍ